ہیٚلو اَلسلامُ علیکُم ٲں تۄہہِ اوسوٕ فون کوٚرمُت آچھا ٹھیٖک گۄڈٕ چھُ اسہِ وُچھُن کہِ یۄس تۄہہِ پارک چھو اَتھ مطلب یہِ کٔمہِ ٹایپٕچۍ چھِ مطلب ٲں یہِ ہیٚکو أسۍ فُل تہِ مطلب کَمپٕلیٖٹلی ہیٚکو یہِ أسۍ شِہرِتھ مطلب فُل أسۍ کَرو گۄڈٕ اَتھ فُل لیٚولِنٛگ أسۍ ہیٚکو اَتھ پٮ۪ٹھ فُل مطلب میٚژ وَغیرہ سورُے کیٚنٛہہ نٔو ترٛٲیِتھ سو دیٹ یُس گاسہٕ چھُ یِوان اَتھ یی نہٕ پَتہٕ سُہ پَر گاسہٕ وغیرہ کِہیٖنۍ گۄڈٕ کَرو أسۍ یہِ فُل اَتھ لیٚولِنٛگ اَکہِ قٕسمٕچ تَمہِ پَتہٕ ٲں کَرو أسۍ اَتہِ وۄوو أسۍ درٛمُن یُس سُہ ٲں گوٚن گوٚن چھُ آسان

یُس تُہۍ ؤنِو اۭں سُہ چھُ گوٚن تہِ ٲں پَتہٕ چھُ سُہ گوٚن آسان بیٚیہِ یُس اَتھ یِم اَتھ یِم اَتھ بیٚڈ چھِ نا آسان تِمَن تہِ ہیٚکو أسۍ الگ الگ ڈِزاینٕز کٔڑِتھ یِتھ کٔنۍ ٲں اسہِ چھِ ییٚتہِ ڈیٚفوڈلٕکۍ ٲں یِم پوش یا بیٚیہِ تہِ چھِ باقٕے سَن فٕلوَر تہِ چھُ ایٚویلیبٕل گۄلاب کُل چھُ بیٚیہِ یِم تِم لۄکٕٹۍ لۄکٕٹۍ لۄکٕٹۍ لۄکٕٹۍ پوش تہِ بیٚیہِ اَکہِ سایڈٕ ہیٚکو أسۍ اَتھ تِم زیٖٹھۍ زیٖٹھۍ پوش تہِ کٔڑِتھ اۭں اۭں ایٚورگرٛیٖن تہِ چھِ تَمہِ خٲطرٕ کَرو أسۍ تیٚلہِ اَکھ کٲم گۄڈٕ تھاوو أسۍ فرٛنٛٹسٕے ییٚلہِ اَتھ ایٚنٹرٛنٕس آسہٕ نا فرٛنٛٹسٕے کَرو أسۍ اَکھ کٲم اَتھ تھاوو سُہ سُہ گوٗلۍ آرِچ ہِش بَنٲیِتھ سو دیٹ یہِ دِکھ تھوڑا اصٕل تھوڑا اَٹریکٹِو بیٚیہِ ٲں بیٚیہِ تَمہِ علاوٕ تہِ پَتہٕ چھُ مطلب آسان پانہٕ تہِ واتُن اصٕل پٲٹھۍ پوشَن آب دِیٛن پھۄلان

بیٚیہِ یوٗتاہ تہِ أسۍ کوٗشِش بیٚیہِ یوٗتاہ تہِ أسۍ مطلب ٲں کَران چھِ نا اَتھ گاسَس پٔر گاسہٕ چھُ أمے وِزۍ چھُ بیٚیہِ یِوان تہٕ اسہِ چھُ اَتھ آسان مطلب پَنٕنۍ کِیَر تہِ تھاوٕنۍ کٔرِتھ مِشیٖن تہِ کَرٕنۍ منٛزٕ منٛزٕ اصٕل پٲٹھۍ لیوَل کَرٕنۍ اصٕل اَتھ درٛمنِس بیٚیہِ ٲں مطلب ٲں یِم یِم پوش چھِ آسان اسہِ چھِ آ بیٚیہِ چھُ اسہِ اَکہِ ٹایپٕکۍ پوش تِم ییٚلہِ ٲں آفتاب چھُ نا آسان دۄہلہِ چھِ تِم آسان مطلب یَلہٕ ییٚلہِ پَتہٕ شام چھُ گَژھان تِم چھِ بنٛد تِم چھِ بنٛد گَژھان تِم تہِ چھِ واریاہ خوٗبصوٗرَت بیٚیہِ چھِ بیٚیہِ قٕسمٕکۍ پوش تِم چھِ ٲں تِم چھِ وایِٹ سفید تہٕ بیٚیہِ چھِ تِم تِم لایٹ پِنٛک ہی سُہ تہِ چھُ واریاہ اصٕل خوٗبصوٗرت دِکھَن تُہۍ ؤنِو تۄہہِ کۭژاہ بٔڑ پارَک چھُو کَڑٕنۍ بَجہِ پارکہِ تہِ کیٛاہ چھُ تیٛوٗتاہ آسان پَتہٕ کَرُن تہٕ مطلب پارَک گٔژھ آسٕنۍ چلو چلو ٹھیٖک چھُ مطلب پَتہٕ چھُ اِنسان نیران شامَس تھوڑا چھُ دِل خۄش گَژھان یِمَن پوشَن بیٚیہِ گٔژھ پَتہٕ پوشَن تہِ تھوڑا قدٕر کَرٕنۍ یِمَن گٔژھ نہٕ ژَٹٕنۍ وَٹِنۍ کِہیٖنۍ تہِ یا شُرۍ گَژھ شُریٚن گَژھہِ دھیٛان تھاوُن دھیٛان تھاوُن بیٚیہِ چھِ مطلب الگ الگ ویٚرایٹی أسۍ لاگو اَتھ ویٚرایٹی کِنہٕ تۄہہِ چھُو اَکیٚے ٹایپٕکۍ پوش آچھا آچھا ٹھیٖک سُہ تہِ چھُ واریاہ شوٗبان چلو چلو کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ أسۍ یہِ تہِ تۄہہِ آسوٕ ایٚویلیبٕلٹی أسۍ کَرو پوٗرٕ سۄ چلو چلو